پانٛژھ اپریل کُنوُہ شیٚتھ سَتنَمتھ سَتھ اگستہٕ زٕ ساس زٕ أٹھ میٚے زٕ ساس پانٛژھ سَتھ جولاے زٕ ساس کاہہ نَو اپریل زِ ساس ژۄدہ شیٚے میٚے زٕ ساس تہٕ شُرہ